کۄکُر کِتھ کٲٹھۍ چھُ فارمس منٛز صحتس منٛز روزان گۄڈنٕچ کتھ گٔے تٔمِس گژھہِ ہوا پکوُن روزُن صاف ہوا تہٕ بییٚہِ گرم گژھہِ تتہِ مینٹین روزُن یہ تِمن چھُ پٮ۪وان گرٕم تھاوُن اڑترٕٛہ ڈگری گۄڈنِکٮ۪ن پنٛدہن دۄہن تام پنٛداہہ دۄہ پتہٕ گژھہِ اگر گرٕم کم آسہِ تٔمِس پیٚیہِ نہٕ کانٛہہ تہِ فرق مگر اگر تِمن کانٛہہ تہِ دود چھُ کران کٲنٛسہِ تہِ کۄکرَس تِمن چھُ تریٚشہِ ڈرنکرٕ ڈرنکرس منٛز آسان آ اۭ تِم چھِ ہیٚکان تتھ أنٛدۍ أنٛدۍ سٲری تریش چٮ۪تھ اگر اکھ کۄکُر بٮ۪مار آسہِ تتہِ چھِ پٮ۪وان تیٚلہِ سٲری تِم چھِ تھاوٕنۍ سُہ کۄکُر چھُ پٮ۪وان الگ کرُن تِمن چھُ انجکشن پٮ۪وان کرٕنۍ یا کینٛہہ دوا پٮ۪وان تیٚمہِ خٲطرٕ دِیُن یہِ تِمن بٮ۪مٲر آسہِ